گامٔکۍ لُکھ چھِ یہِ چھِ پَنُن مطلب تہزیٖب چھِ تِم یہِ تہزیٖبی طور چھِ یِم حظ بٔڑ بٔڑ شہرن منٛز چھِ یِمن منٛز ڈانٕس آسان چلان یِم چھِ شراب چبٮ۪وان یا بیٚیہِ کیٚنہہ آسن کران یِم چھِ گامن منٛز چھِ بیلَنٕس کران مان ژٕ گامٕکۍ گامٕکۍ چھِ یِم چھِ شامن جمع گژھان کران پانہٕ ؤنۍ کَتھٕ سُہ گوٚو ہُمو ہُمو دربارو کھۄتہٕ واریاہ اَصٕل مان ژٕ پَتہٕ چھُ بیہوان أندٕرۍ أتۍ پَتہٕ چھِ آسان کیٚنٛہہ میوٕ آسیکھ میوٕ کھیٚوان شراب چھِ چٮ۪وان لگ بگ لگ بگ عام چھِ نہٕ چٮ۪وان شراب کیٚنٛہہ تِمن چھِ یہِ مۄکُر زانان زِ شراب چیٚون چھِ یِم مۄکُر زانان بیٚیہِ یِم خاندرن واندرن پٮ۪ٹھ یِم جمع گٔمٕژ گژھان سُہ گوٚو یِمن خٲطرٕ بٔڑۍ ییٚلہِ آسان بٔڑ ہم آسان جمع گژھان مطلب تِم چھِ پارٹی کران یا بیٚیہِ کیٚنٛہہ مگر گامٕکۍ چھِ نہٕ تَمہِ آیہِ کران گامَس منٛز چھُ یِہوے دربارا کَرو پانہٕ ؤنۍ بیہمو کتھا اسو گنٛدو بیٚیہِ طاقت ور غزا کھٮ۪مو یِم مٕکٕر شراب وراب چھِ نہٕ چٮ۪وان کیٚنٛہہ گامن منٛز چھِ یِتھٕے کٔنۍ یِم بیلَنٕس کران مےٚ چھُ نہٕ زانٛہہ شُکُر اللہ تعالیٰ ہس کُن مےٚ چھُ نہٕ وُنیُک تام زانٛہہ کُنہِ کٕلبس منٛز شراب وَراب چھُم نہٕ چیومُت شُکُر اللہ تعالیٰ ہس کُن وُنیُک تام چھِ نہٕ مےٚ یِم شراب بیترِ چیمتۍ کینٛہہ